گاڈنِنٛگ چھَس بہٕ کَران پنٛنہِ یُس زَن مےٚ پَنُن آنٛگُن چھِ مَکانَس برٛونٛہہ کَنۍ تٔتی کیٛازکہِ سُہ چھِ بَناوان واریاہ زیادٕ خوٗبصوٗرَت وِو مَکانَس تہِ بیٚیہِ ہٮ۪کو تَتہِ آرام سان کٔرِتھ بِہِتھ شامَس شامَس تَمی چھَس بہٕ کَران برٛونٛہہ برٛونٛہہ کَنۍ زَن مَکان چھِ اَسہِ تٔتی برٛونٛہہ کَنۍ چھِ أسۍ کَران گاڈنِنٛگ بیٚیہِ صُبحٲے وۄتھان چھَس تِمَن چھَس بہٕ آب چھَکان بیٚیہِ چھِ تِمو سۭتۍ یُس زَن تہٕ پریشٲنی اَگر أسۍ گاڈنِنٛگ کَرو سۄ چھِ مَکلان سٲلِم ڈِفرنٛٹ یہِ واریاہ واریاہ قٕسمٕکۍ پوش چھِ وٕچھان واریاہ واریاہ قٕسمٕکۍ کُلۍ چھِ وٕچھان یِم دِلَس چھِ یِم یِم دِلَس چھِ خۄش گوار یِم یِم خۄش گوار آسان چھِ پَتہٕ چھِ تِم دِلَس تہِ واریاہ زیادٕ خوشی دِوان تِمَن کُن وٕچھتھی چھِ واریاہ زیادٕ سُکوٗن مِلان بیٚیہِ یُس زَن مےٚ فرٛی ٹایِم چھُ آسان سُہ بہٕ دِوان گاڈنِنٛگ منٛز گاڈنِنٛگ تہِ چھِ واریاہ زیادٕ اَصٕل چیٖز یہِ چھِنہٕ کانٛہہ بکواس چیٖز کیٚنٛہہ اَگر اِنسان کَرِ گاڈنِنٛگ کُنَتھ اِنسان روزِ آوُر تٔتھی سۭتۍ بیٚیہِ چھِ تہِ بیٚیہِ یُتھُے یُتھُے واریاہ واریاہ قٕسمٕکۍ پوش رُوان چھِ واریاہ زیادٕ خوشی چھِ مِلان